زٕ چیٖز چھِ اَسہِ خاص سٲنِس گَرَس منٛز یِوان لَبنہٕ ییٚمہِ سۭتۍ حظ اَکھ اِنسان ہیٚکہِ پَنُن وَزَن بَڑٲیِتھ اَکھ چھِ تَتھ منٛز یِوان کھیٚون بَتہٕ تہٕ بیٚیہِ مَکاے وَچہِ